السلام علیکُم اَہن حظ ٹھیٖک ٹھیٖک ٹھیٖک پٲٹھۍ چھِو حظ اَہن حظ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک حظ ٹھیٖک چھُ اَہن حظ اۭں بہٕ چھُس شکیٖل احمد حظ اۭں پازَل پورِ پٮ۪ٹھ اَہن حظ آ پازَل پورِ پٮ۪ٹھ حظ اَہن حظ اچھا اچھا یہِ آ وَن حظ وَن حظ یہِ کۄس گٲڑۍ چھِ اَہن حظ آ یہِ کۄس گٲڑۍ چھَو تۄہہِ نہ حظ گٲڑۍ دَہ ماڈَلَے چھِ گٲڑۍ کیٛاہ سٮ۪نٛٹرٛو چھا ویگَن آر چھا سٮ۪نٛٹرٛو ہہ آچھا آچھا یہِ اَتھ چھا اَتھ چھا گیس کِٹ لٲگِتھ کِنہٕ گیس کِٹ وَرٲے چھِ تُہۍ کٔرۍتو کٲم تُہۍ وٕچھۍتو اَتھ کٔرِو کٲم یہِ وٲلۍتو یوٚتَن اَتھ دِمو أسۍ نَظر حظ اَتھ وٕچھو اَتھ کوٗتاہ فیوٗل چھِ یا تَتھ وٕچھو اَتھ مہ چھُ خرٲبی أندرٕ کیٚنہہ تہٕ باقٕے کیٛاہ چھُ اَگر یہِ تیٖل اۭں مطلب کٲنسہِ چھُ اَتھ ہیٚکہِ ٲسِتھ اَتھ ہیٚکہِ مطلب کاربوریٹرَس منٛز تھوٚپ ٲسِتھ بوٗزتھٕ حظ یا چھُ مُبلیل کَر چھُو اَتھ تۄہہِ بَدلومُت اۭں کوتاہ ٹایم مطلب یہِ کوٗتاہ پٔچ تَنہٕ پٮ۪ٹھ کوتاہ پٔچ یَنہٕ پٮ۪ٹھ یہِ کوٚروٕ تۄہہِ اَگر مُبلیل آسٮ۪س مۄٹیومُت حظ آ تَمہِ سۭتۍ تہِ کھیٚیہِ تیٖل زیادٕ کٲشِر پٲٹھۍ اَگر مُبلیل آسٮ۪س مۄٹیومُت تَمہِ سۭتۍ تہِ کھیٚیہِ تیٖل زیادٕ بیٚیہِ چھِ مطلب کٲشِر پٲٹھۍ اَیَر فِلٹر صاف کَرُن حظ بوٗزتھا اَتھ چھِ نظر دِنۍ اَتھ چھِ یہِ چھِ اوٚتام حظ اَتھ چھُنہٕ نہ یہِ گوٚو یہِ اَگر یہِ نہ اَگر یہِ چھِ یہِ چھا ییٚلہِ یہِ مُبلیل اَگر یہِ مُبلیل چھےٚ کھٮ۪وان یہِ یہِ چھا مُبلیل مہ چھِ کھٮ۪وان مُبلیل آ اَتھ چھُ لگان مُفتٕے اَگر حظ رِنٛگ آسہِ نہ ترٛاوٕنۍ اَگر رِنٛگٕے یوت أسۍ تراوٕنۍ حظ تَتھ لَگَن رۄپیَس پانٛژھ ٲٹھ ساس اَگر اَتھ سِسٹَم وِسٹَم پیٚیہِ تراوٕنۍ نٔوۍ حظ اَگر سِسٹَم پیٚیہِ سِلینڈر پیوٚو تہٕ کَرُن بوٗزتھٕ حظ بور پیوٚو سِلینڈرَس کَرُن تہٕ تیٚلہِ لَگہِ اَتھ زیادٕ پونسہٕ تیٚلہِ لَگہِ اَتھ زیادٕ پونسہٕ حظ آ آ آ آ تیٚلہِ لَگہِ اَتھ زیادٕ اَگر مطلب کٲنسہِ پٮ۪ٹھ آسہِ اِنشاء اللہ اِنشاء اللہ گژھِ کَنسیشَن تہٕ کیٚنہہ نہٕ حظ پَرواے ژٔے بوے چھُکھ ژٕ چھُکھ نہ بشیٖر احمد آ کیٚنہہ مےٚ تہِ گوٚو بشیٖر احمد آ کیٚنہہ چھُنہٕ پَرواے عٲش کٔرِتھ تُہۍ ؤسِو کَنسیشَن گژھِ گژھُن کیٚنہہ چھُنہٕ پَرواے وَلہٕ بہٕ دِمَس نَظر بہٕ بہٕ چھُس مےٚ چھےٚ گاڑِ اَکھ زٕ ییٚتہِ کھوٗلِتھ حظ آ یِم چھِ مےٚ گاڑِ زٕ ترٛےٚ کھوٗلِتھ ییٚتہِ بہٕ کرٕ وَن حظ ؤنِو حظ

آ کیٚنہہ چھُنہٕ پَرواے ییٚتہِ چھے گاڑِ اَکھ زٕ چھے اَسہِ زٕ ساس بَہہ ماڈَل چھے اَکھ زٕ ساس تُرٛواہ چھے بیٛاکھ بوٗزتھا اچھا اچھا ہے نہ حظ گاڑِ چھےٚ زٕ آ نہ سا گاڑِ چھےٚ دَہ رۄپیہِ لاگَتھ دَہ رۄپیہِ دَپَکھ چھےٚ لاگَتھ کَمپٔنی ٹینٛگ پینٛٹ چھُ بوٗزتھٕ حظ کَمپٔنی نَمبر مطلب کَمپٔنۍ رنٛگ چھُس کٔرِتھ کَمٕے مطلب سُہ کَمپٔلیٖٹ بوٗزتھٕ حظ آ آ مطلب دٔہ رۄپیہِ چھےٚ لاگَتھ تَتھ اَگر تُہۍ یوٚتَن یِیِو کیٚنہہ چھُنہٕ پَرواے اَہن ؤسِو ییٚمہِ ساتہٕ تۄہہِ پھٕرسَتھ چھےٚ اَگر أزۍ تہِ ؤسِو پَگاہ تہِ ؤسِو کیٚنہہ چھُنہٕ پَرواے ییٚمہِ ساتہٕ تُہۍ یوتَن یِیِو کیٚنہہ چھُنہٕ أسۍ چھِ حٲضِر حظ أسۍ چھِ ییٚتہِ یہِ اَدٕ پَگہٕے ؤسِو کیٚنہہ چھُنہٕ پَرواے اہن حظ چھِ أتی پازَل پورِ پَمپَس نِش دٔچھنہِ سایڈ نہ تَمہِ ساتہٕ کٔرۍزیو فون کیںہہ چھُنہٕ پَرواے عٲش کٔرِتھ عٲش کٔرِتھ حظ اَ اَدٕ حظ تُلِو تُلِو بِہِو خۄدایَس حَوالہٕ